بہٕ ہَسا وَنوو تۄہہِ اکھ چیٖز اَگَر اَسہِ تٔمِس مَطلَب ایٚکومڈیشَن میلہِ سُہ آسہِ بیٚہتر تہٕ میلیٚس سُہ سُہ آسہِ نہٕ پَتہٕ کِہیٖنٛۍ مےٚ کوٗتاہ چھُ خَرچاوُن کیٛاہ خَرچاوٕ بہٕ بہٕ وَنو تۄہہِ ییٚتہِ چھِ اسہِ بَنٛگَس ایٚریا بَنٛگَس ویلی بَنٛگَس ایٚریا ؤنِو تُہۍ تتھ بَنٛگَس ویلی ؤنِو تُہۍ تتھ کانٛہہ یُس ٹوٗرِسٹہٕ یِوان چھِ اسہِ تور گَژھان سُہ چھُ واریاہ زیاد خۄش گَژھان بہٕ وَنو تۄہہِ تٔمِس چھُنہٕ تیٛوٗت خَرچاہ وَرچاہ لَگان کیٚنٛہہ رۄپیہِ ساس لَگہِ تٔمِس تَتہٕ بَنٛگَس ویلی نایٹَس اکھ أکِس رٲژ لَگہِ تٔمِس ساس رۄپیہِ مٲنِو تُہۍ دۄہ رات مان ژٕ اکھ دوہ اکھ رات لَگہِ تٔمِس ساس رۄپیہِ تَتہِ چھِ یِم ہوٹَل منیجمیٚنٹ چھِ تَمہِ تتھ خٲطرٕ لَگہِ تٔمِس ایٚکومڈیشَن ہاسپٹیٚلٹی خٲطرٕ لَگہِ تٔمِس سُہ ساس رۄپیہِ کیٛازکہِ کھیٚن چَنُک اِنتِظام چھُ تِم رایڈٕ چھِ سُہ کَرِ سُہ ہوٹَل منیجمیٚنٹ پانےَ لایِک مان ژٕ کَم سے کَم لَگیٚس ساس رۄپیہِ دۄہ رات